یِم تہِ بٕزرگ چھِ تِم چھِ عام طور پر تِم گیمہٕ گنٛدنہِ پسنٛد کران یِمن منٛز نہٕ زیادٕ تھکُن آسہِ تِمن کینٛہہ تِم چھِ تِمے گیمہٕ پسنٛد کران گنٛدنہِ یِمن منٛز تِمن آرام مِلہِ بییٚہِ ییہِ مزٕ عام طور پر چھِ بٕزرگ انسان گنٛدان کرم بورڈ یا لڈو گیمٕز یا تِم گیمہٕ یِم فونن پٮ۪ٹھ ایٚولیبٕل چھِ کرم بورڈ چھِ سۄ گیم یتھ منٛز ژور نفر ژور پٕلییر آسان چھِ اتھ منٛز چھِ آسان وُہ دٔہ اکہِ رنگٕکۍ پھٔلۍ دٔہ بییٚہِ رنگٕکۍ پھٔلۍ بییٚہِ چھُ آسان اکھ سٹرایکر بییٚہِ چھِ آسان اکھ کُیِن اتھ منٛز زن یِمنٕے پھلٮ۪ن ٹھِلِتھ چھُ آسان گنٛدُن تہٕ یُس زن گۄڈنیتھ مۄکلایہِ پننہِ رنگٕکۍ پھٔلۍ ترٲیتھ تہٕ بییٚہِ کُیِن نِتھ سُہ چھُ زینن یہِ گیم واریاہ بٕزرگ چھِ تِم تہِ یِم زن فونن پٮ۪ٹھ گیم گنٛدِتھ پنُن ٹایم چھِ گُزاران تہٕ بییٚہِ چھُکھ مزٕ لگان